سِری نَگرَس منٛزٕے چھِ اَکھ نا مَطلَب اَصٕل جاے مٲنِو تُہۍ ییٚتٮ۪ن یُس یہِ چھُ یہِ چھُ شَنکَر اَچارِیا یہٕ پَہاڑ یُس یہِ چھُ یہِ چھُ وارِیَاہ اَصٕل بیٚیہِ چھُ یہِ وارِیَاہ نَزدیک یہِ چھُ ڈلگیٹَس نَزدیکَ اَتھ شَنکَر اَچارِیا پَہاڑس نِش چھِ مٲنِو تُہۍ سُہ یِمَن چَسٹہٕ ڈِزیز والؠن ہُند ہَسپَتال تہِ چھُ اَتٮ۪ن مَگَر اَتھ چھ یِمو منٛز زیادٕ کَران نہِ مَطلَب یِم ہایکِنگ اَتھ چھ اَپٲر کِنۍ آرمی تہِ مَگَر وارِیاہ خوبصورَت تہٕ بیٚیہ نَزدیکٕے جاے واریاہ اَصٕل اَتھ چھِ پیٚوان پَہَاڑ کھسُن مَطلَب تِیوتاہ تہِ مشکِل چھُنہٕ زِیادٕ یہِ مَطلَب اور ہیٚکہِ نہٕ اِنسان آرام سان چھ اِنسان اور ہیٚکان کھسِتھ تہٕ بیٚیہ پَتہ تھوڑا ہَوا وَوا چھُ اَصٕل اور تہٕ کیاہ چھِ اَتھ وَناں یِم چھ ہیٚکان مہنیو تہٕ یِم زن سیاح تہِ چھِ یا آرمی وٲلۍ چھِ یا بَٹہ چھِ زیادٕ خاص کَر مےٚ ووٚن نہ اتھ چھُ ہیٚرِ اَتھ چھ ہیٚرِ کٔنۍ اَکھ اَستان تَتھ چھِ وَنان شَنکَر اَچارِیا آستان تہٕ سُہ چھُ وارِیَاہ اَصٕل تہٕ سُہ چھ أسۍ سُہ چھ أسۍ وُچھان مَطلَب اَتٮ۪ن اور چھِ أسۍ گَژھان تہِ سُہ شَنکَر اَچارِیا اَستان چھِ اَپٲر کِنۍ بَٹہ وَٹہ زیادٕ اور کھساں تِم تہِ چھ ٹریکِنگ کَران اَتھ چھَنہٕ گٲڑ وٲڑ اور واتان کیٚنٛہہ اَتھ چھَنہٕ زیادٕ کُلۍ تِنہٕ تیتیاہ کہینۍ جانوَر چھنہ اَتہِ کیٚنٛہہ یہِ چھِ وارِیَاہ اَصٕل تہٕ بیٚیہِ سیف تہِ مَطلَب مہنو تہِ اَتھ منٛز چھُنہٕ پَرواے وَرواے کھسنَس کیٚنٛہہ دۄہلہِ چھُ اور ہیٚکان اِنسان آرام سان کھٔسِتھ شامَس چھ اَتہِ پَتہ آرمی آسان تِم چھِنہٕ اَتہِ دِوان رُکنہ وُکنہ زیادٕ کٲنٛسہِ تہٕ تَمہِ موجوب چھِ یہِ تھوڑا مَطلَب کِیازِ کہِ بیٚیہِ ہیٚکَن اور جانوَر تہِ ؤسِتھ پَہاڑ چھُ ہاپَت ہیٚکَن ؤسِتھ یا تِم شال ہیٚکَن ٲسِتھ یا سرَف وَرَف تہِ ہیٚکن ٲسِتھ اَتہِ تہٕ اِسلیے بِہتَر چھُ گَژھان دۄہلے یِمَن جایَن گَژھن عمومَن چھِ اَتھوارِ دۄہ وُچھان یِم لَکٕٔٹۍ لَکٕٹۍ لڑکہٕ چھِ نہ آسان تِم چھِ اور کھسان سُبحٲے مٲنِو تُہۍ یہے ٹریکِنگ کَرنہِ یہِ چھِ وارِیاہ اَصٕل جاے اَتھ منٛز چھِ زیادٕ دور چھُکھ نہ گَژھُنَن مٲنِو تُہۍ وۄنۍ اِنسان پَہَلگام گُلمرَگ یا باقٕیَن جایَن گَژھن نہ یہِ چھُ ییٚتی سری نگرَس منٛزٕے یَنۍ بیٚیہِ چھُ ییٚتی ڈَلگیٹ نِش وارِیَاہ نَزدیک تہٕ اور ہیٚکَن تِم شَنکَر اَچارِیا گژتھ یا بِیٛاکھ چھِ یَپٲر کِنۍ دارا ہیٚرِ کِنۍ سو جاے تور تہِ چھس بہٕ گٔمٕژ تَپٲر کِنۍ تہِ چھ ہیٚکان ٹریٚک کٔرتھ سُہ اَستان مَرٕگ تَتھ وَنان اوٚہ اوٚہ سۄ کیاہ جاے چھِ تمہِ جایہِ پٮ۪ٹھ چھِ یِوان تتھ تَمہِ کِس تَتھ پَہَاڑ کِس ہیٚرمِس تیتٲلِس پٮ۪ٹھ چھِ واتان تَتہِ پٮ۪ٹھ چھِ سٲری مَطلَب شہرِ سری نگَر اَتھہِ یِوان ڈَل کیاہ چھُ سَجان پٔری محل کیاہ چھُ سَجان اوٚہ اوٚہ یِم نِشات باغ تَتہِ پٮ۪ٹھ کیُتھ خوبصورَت چھِ یِوان اَتھہِ بَڑٕ اَصٕل بَڑٕ اَصٕل یِمَن جایَن گَژھہِ اَسہِ منٛزٕ منٛزٕ گَژھن